وعلیکُم سلام اَہَن حظ أسۍ چھِ وُڈ کٹر اَچھا ٹھیٖک یِمَن کیٛاہ اوس کَٹٲے ٲسکھا کَرٕنۍ کِنہٕ موٗلے ٲسۍ ژَٹٕنۍ اَچھا ٹھیٖک ٹھیٖک تۄہہِ چھُوا یِم کُنہِ کٲنٛسہِ کٕنۍ مٕتۍ کِنہٕ میٚے کٕنِو وُچھ حظ أسۍ چھِ ٹھیٖک حظ چھُ أسۍ بَناوو مگر کُلۍ کَم چھِ اَچھا ٹھیٖک اَچھا ٹھیٖک ژےٚ ما پَے یِمَن کیٛاہ آسہِ ہایٹ لٮ۪نٛگٕتھ برٛیڈٕتھ اَچھا ٹھیٖک چلو حظ ٹھیٖک حظ چھُ کَرہوکھ کَٹٲے أسۍ چھِ أسۍ أسۍ حظ چھِ ہٮ۪وان دۄہ پٲٹھۍ اَہَن حظ أسۍ چھِ ہٮ۪وان دۄہ پٲٹھۍ أسۍ چھِ ہٮ۪وان دۄہَس ساس رۄپیہِ

أسۍ حظ یِمو مۅہنِی پانٛژھ أسۍ دِمو اتھ دۄہ زٕ ٹھیٖک ٹھیٖک ٹھیٖک حظ چھُ اَچھا ٹھیٖک حظ چھُ اَسہِ چھِ أکِس جایہِ کٲم چَلان تَتہِ مۅکلہِ اَسہِ صُبحن تیٚلہِ یِمو أسۍ کٲلۍکٮ۪تھ نفر دَہ پنٛداہ کَرہوس صفٲیی دِمہوس کَٹ

ٹھیٖک حظ چھُ اَہَن حظ ٹھیٖک اَہَن حظ ٹھیٖک حظ چھُ یِیِو حظ پگاہ شامَن کَرہو أسۍ فون کٲلۍ کٮ۪تھ وٲتۍ أسۍ سُہ کَتٮ۪ن چھُ تھاوُن پَتہٕ سُہ چھا تھاوُن تٔتی سایڈَس کِنہٕ سُہ چھُ کَرُن گاڑِ لوڈ چلو حظ ٹھیٖک حظ چھُ چلو حظ أسۍ کَرو پگاہ شامَن فون اَدٕ سا چلو